سلامُ علیکُم فریٚنٛڈٕس رَسٹورَنٛٹہٕ اونَر صٲب بہٕ چھُس پرنسپُل ہایَر سیکنٛٹری ویٖل شوپیان پٮ۪ٹھ تۄہہِ ییٚمہِ حِساب آرڈَر دِوان زِ مےٚ گژھِ میٛٲنِس آفسَس منٛز وِدٕن آوَر یہِ میٛون آرڈَر دِنہٕ آمُت فُڈ واتناونہٕ یُن یَتھ منٛز زَن کَشمیٖری وازٕوان رِستہٕ کَباب کۄکُر ژامَن بیٚترِ چھِ یِوان تِکیٛازِ اَسہِ چھِ زڈ اِی او آفسہِ پٮ۪ٹھ مہمان یِنہٕ وٲلۍ بِزی شِڈوٗل آسنہٕ سبہٕ ہٮ۪کہٕ نہٕ بہٕ اور وٲتِتھ کیٚنٛہہ اِس لیے چھُس بہٕ تۄہہِ گُذٲرِش کَران زِ میٛٲنۍ یہِ آرڈَر کَرنہٕ آمٕتۍ آیٹَم کٔرِو تُہۍ فوری طور ہایَر سیٚکنٛٹری سکوٗل وِہِل پرٛنسپُل آفیس ایٚڈرَسَس پٮ۪ٹھ جلدی ڈیلوَر باقٕے شُکریہ